وَعلیکُم اَسَلام کُم حظ چھُو اَہَن حظ أسۍ حظ چھِ پُلیٖس آفیسر ؤنِو حظ کیٛاہ دٔلیٖل کیٛاہ چھُ گوٚمُت

اَہَن حظ اَہَن حظ آ

اَہَن حظ آ تُہۍ ہٮ۪کوٕ یِتھ یور بہٕ لیٚکھناوَو رِپوٹ بہٕ سوزٕ پُلیٖس زٕ ژور بہٕ کَرناو کاروٲیی ژےٚ چھُنہٕ کاکُد واکُد یور کِہیٖنٛۍ اَنُن ژٕ یہِ نَفر زٕ اَنُکھ سۭتۍ بہٕ کَرٕ یہِ بہٕ تھاوٕ یِمن ایف آے آر رِپوٹ ژٔٹِتھ بہٕ کَرٕ پوٗچھ تاج یِم کوٚم ژوٗر چھِ ٲسۍمٕتۍ اَز کوٚرہو تۅہہِ ژوٗر پَگاہ کَرن بیٚیِس تہِ ژوٗر تُہۍ ما حظ بانٛبرِو تُہۍ وٲتِو مےٚ نِش بہٕ کَرٕ اٮ۪ف آے آر بہٕ کَرٕ کیس دَرٕچ یِمن یِم کۄم چھِ اَز کَرو تۅہہِ پَگاہ کَرن بیٚیِس یہِ گٔے وُنکٮ۪س معموٗلی ژوٗر پَگاہ کَرن بٔڈی بارٕ تُہۍ وٲتِو وُِنۍ میٛٲنِس پُلیٖس سِٹیشنس پٮ۪ٹھ اَچھا تۅہہِ ما چھَو پَتاہ ژوٗر کٔژِ بجہِ گٔے ژوٗر کٔژِ بجہِ گٔے اَچھا اَہَن حظ آ اَچھا اَچھا اَچھا اَچھا تُہۍ مٔہ بانٛبرِو تُہۍ وٲتِو یور بہٕ کَرٕ یِمن کیس دَرٕچ تہٕ بہٕ لاگہٕ بہٕ کَرٕ کاروٲیی یہِ کۄم چھِ

آ أسۍ یِمو نہَ حظ گۄڈٕ موقس پٮ۪ٹھ اوٗرۍ أسۍ دِمو نَظر کَمہِ حِسابہٕ کیٛاہ چھُکھ کوٚرمُت تانۍ کٔرۍزیٚو تانی ترٛٲوزیٚو تُہۍ دُکان یلہٕ کِہیٖنٛۍ اَتھ تھٲوزیٚو تُہۍ قُلُف أسۍ یِمو أسۍ کھولو پانے أسۍ اَنو سی آے ڈی تہٕ أسۍ کَرناوَو کارَوٲیی یہِ کُس چھُ اوسمُت تُہۍ أژۍزیٚو نہٕ تانۍ کِہیٖنٛۍ نہَ کٔرۍزیٚو ٹچ وَچ کُنہِ چیٖزس سۭتٮۍ کیٚنٛہہ چھُنہٕ پَراوے أسۍ واتو تُہۍ کٔرۍزیٚو نہٕ مۄختصر دُکان ترٛٲۍزیٚو نہٕ یلہٕ أسۍ کَرو کارَوٲیی یِم کۄم چھِ ژوٗر ٲسۍمِتۍ ییٖتِس کالس أسۍ موقس واتو نہٕ تیٖتِس کالس چھُنہِٕ ترٛاوُن دُکان یِلہٕ کِہیٖنٛۍ کیٛازِ وارِیاہ حِساب چھُ اَسہِ چھِ یِم ٹچ وَچ فِنٛگر تہِ نِتھ أسۍ کَرو باضٲبطہٕ پٲٹھۍ کارَوٲیی یِم کۄم چھِ ٲسۍمِتۍ تانۍ أژۍزیٚو نہٕ کِہیٖنٛۍ أسۍ واتو صُبحس موقس پٮ۪ٹھ تا اَتھ چھُنہٕ کِہیٖنٛۍ یوٚہَے صِرف بَنٛد تھاوُن اَتھ منٛز چھُنہٕ دیُن کٲنٛسی تہٕ أسۍ یِمو پانے موقس پٮ۪ٹھ أسۍ کَرو کَاروٲیی کَمہِ حِساب کیٛاہ تانۍ أژۍزیٚو نہٕ اور کِہینٛۍ آ آ اَدٕ حظ بیٚہہ خۄدایس حَوال